مےٚ چھِ پنٕنۍ کینٛہہ پٔرسٕنل گولٕز یِم بہٕ برٛونٛٹھ کُن چھس یژھان پکناوٕنۍ بہٕ چھس اکھ پرٛایویٹ ٹیٖچر کٲم کران مےٚ چھُ شوق کہِ بہٕ گژھٕس اکھ گورمینٹ ٹیٖچر بنٕنی تاکہِ یُس مےٚ پرٛایو ٹیٖچر پروفیشن چھ بہٕ پکناو ہا یِہے برٛونٛٹھ کُن بہٕ گٔژھس گورمینٹ ٹیٖچر یا لیٚکچرر لگٕنۍ یُس مےٚ ٹیٖچنٛگ پروفیشن چھ یہِ پکناو ہا بہٕ برٛونٛٹھ کُن تہٕ مےٚ چھِ امہِ خٲطرٕ ماٹویٹ کران پنٕنی فیملی میٚمبر یِم مےٚ پنٕنی فیملی میٚمبر چھِ پنٕنۍ پیرنٹٕس چھِ تِم چھِ مےٚ امہِ خٲطرٕ ماٹویٹ کران کہِ یُس ژےٚ ٹیٖچنٛگ پروفیشن چھ سُہ پکناو ژٕ برٛونٛٹھ کُن سُہ کر ژٕ ایچیٖو یہِ مقصد کر ژٕ حٲصل کہِ یہِ پروفیشن پکناو ژٕ برٛونٛٹھ کُن بیٚیہِ چھِ مےٚ کینٛہہ تِمو منٛز فرینٛڈ تہِ یِم مےٚ یہِ مقصد ماٹویٹ چھِ کران یہِ مقصد حٲصل کرنہٕ خٲطرٕ